آ سٲنِس گامَس منٛز چھِ یِوان واریاہ قٕسمٕکۍ ٹیوٗرِسٹ تِم چھِ یِوان وَلُر لیک وٕچھنہِ تِم چھِ مےٚ وَنان ژٕ یِکھا اَسہِ سۭتۍ یہِ ژےٚ تھاوہوے أسۍ تَنٛخواہ تہِ ژٕ نیر ژےٚ ہاو اَسہِ وَتھ ژٕ وَن اَسہِ یہِ کیٛاہ گوٚو ہُہ کیٛاہ گوٚو آ بہٕ چھُس کَران تِمَن سۭتۍ اِنٛگلِش پٲٹھۍ کَتھ تِم چھِ آسان اورٕ اِنٛگلِش کَرَن وٲلۍ بَس